بالکُل مےٚ چھِ اکھ بوے بیٚیہِ چھِ مےٚ اکھ بیٚنہِ بہٕ اگر پنٕنۍ کتھ کرٕ بہٕ چھُس تِمن نِش مختلف تھوڑا تِکیازِ بہٕ چھُس پننِس گرس منٛز واریاہ کم روٗدمُت بچپن پٮ۪ٹھٕے یُتھُے بہٕ دٔیمہِ جمٲژ پران اوسُس تہٕ دۄیٛمہِ جمٲژ پٮ۪ٹھٕے گوٚوُس بہٕ بورڈنٛگ سکوٗلَس منٛز پرنہِ ییٚتہِ بہٕ دٔہمہِ جمٲژ تام پران اوسُس دٔہمہِ پٮ۪ٹھ بہمہِ تام پوٚر مےٚ پننہِ گرے پننس لوکل ایریا ہس منٛز اینٛڈ بہمہِ مکلٲیتھ یُتھُے مےٚ بہمہِ ٹوٚویلتھہٕ پاس کوٚر تمہِ پتے گوٚوُس بہٕ سرینگر سٹی منٛز گاندربل ڈسٹرکَس منٛز تمہِ پتہٕ روٗدُس بہٕ تٔتھۍ ڈسٹرکَس منٛز تقریبن ژورَن ؤرۍ ین ونکیٚس تہِ چھُس بہٕ گرِ نٮ۪برٕے سرینگرس شہرس منٛز بِہتھ توٚو موٗجوب اگر بہٕ پننٮ۪ن عادتن ہٕنٛز کتھ کرٕ پننہِ وتھنہٕ بٮ۪ہنُک کتھ کرٕ پننہِ کتھ کرنُک طٔریٖقہٕ تمِچ کتھ کرٕ سُہ چھُ مےٚ بالکُل مختٔلِف پننِس بیٚنہِ تہٕ بٲیِس نِش وۄنۍ گٚوو تِم چھِ تھوڑا گرِ بہتھی تِمن چھِ گرِکی عادت تِمن چھِ مٲلس ماجہِ سۭتی رلان زیادٕ عادت بہٕ چھُس پانہٕ مگر واریاہ مختٔلِف پننہِ فیملی نِش تِکیازِ بہٕ چھُس پننہِ فیملی سۭتۍ واریاہ کم روٗدمُت واریاہ کم وقت چھُ مےٚ تِمن سۭتۍ گُزورمُت